آ اسلام علیکم الملک ٹریول اجنسی پٮ۪ٹھ چھو حظ آ ایٚچُؤلی حظ اوس اسہِ راتھ اوٗترٕ کرے اَسہِ نا لاسٹ ٹایم اوس اَسہِ گُلمرگ گژھُن اَسہِ کرے تُہنٛزے ٹریول اجنسی پٮ۪ٹھ کار بُک آ اَسہِ حظ چھ ۄں بیٚیہِ کینٛہہ تھوڑا بہت بیٚیہِ ٹیوٗرِسٹٕس نا تِمن خأطرٕ چھ اَسہِ کار بُک کرٕنۍ تہٕ تِمن حظ چھُ ایٚچُؤلی حظ سۄنہٕ مٔرگ گژھُن آ تی حظ یُس تۄہہِ یوٕ ڈرایور سوزوٗن سُہ اوس واریاہ بڑٕ نٔفیٖس ڈرایور اوس سُہ واریاہ ادبہٕ سان پوٚک سُہ تمے موجوٗب آزِ آیہِ تۄہہِ رِکمنڈ بیٚیہِ کرنہٕ اگر سۄنہٕ مٔرگ خأطرٕ حظ چُھ اَسہِ اَز شامس أٹھ بجے درکار تُہنٛز یہِ کار آ ہے نہٕ حظ سُہ حط اوس واریاہ زبردست سُہ اکھ ڈرایور ییٚمۍ أسۍ گُلمرگ نی تمہِ ساتہٕ واریاہ حظ واریاہ مطلب سیف ڈرایو کٔر تٔمۍ آ صحیح صحیح تٔمے موجوٗب حظ کٔر تۄہہِ اَسہِ بیٚیہِ کال نا اَسہِ حظ چھ تھوڑا بہت ٹیوٗرِسٹ نیٚبرٕ پٮ۪ٹھ آمٕتۍ تِمن چھُ سۄنہٕ مٔرگ گژھُن تہٕ أمے خأطرٕ أس کار یہِ کیب اکھ بُک کرٕنۍ تہٕ مےٚ دوٚپ تُہنٛدے ٹریول اجنسی پٮ۪ٹھ کرو تِکیٛازِ آلریڈی چھ تۄہہِ یہِ آزمأومٕژ تہٕ پرکھأومٕژ تُہٕنٛز یہِ ٹریول اجنسی آ وۄنۍ حظ چھ تۄہہِ پیی تہٕ ریٹ کیٛاہ گژھہِ ریٹ حظ گژھہِ صحیح آسٕنۍ تہٕ تِکیٛازِ أسۍ چھ تُہٕنٛدۍ رِگیوٗلر کسٹمر آ چلو تُہۍ حظ کٔریو مےٚ وٹس ایپس پٮ۪ٹھ أمِس نفرٕ سُنٛد حظ یُس تۄہہِ ڈرایور صأب چُھو تۄہہِ تٔمہِ سُنٛد نمبر کٔرۍ تو مےٚ تُہۍ وٹس ایپس پٮ۪ٹھ سینٛڈ بہٕ حظ روزٕ أمِس سۭتۍ اِن ٹچ چلو سُہ حظ گٔے مہربأنی ییٚلہِ تُہۍ میٛون نمبر دِیوٗ تٔمس اوکے اوکے چلو اسلامُ علیکم